سَلام علیکُم ورحمت اللہ وعلیکُم سَلام ورحمت اللہ ٹھیٖک پٲٹھۍ چھِو حظ اَصٕل پٲٹھی صحت چھا حظ ٹھیٖک اَچھا ٹھیٖک ٹھیٖک اَچھا تُہۍ کَتہِ پٮ۪ٹھ چھِو اَچھا ٹھیٖک ٹھیٖک ٹرٛانَسسفارمَس نِش گوٚوا اَچھا تار رَلے یا نیبرٕ ٹرٛانَسفارمہٕ نیٚبرٕ تُہٕنٛدِ مَکانہٕ نیبرٕ کِنہٕ أنٛدرَے رَلے اَمہِ سۭتۍ ییٚلہِ یہِ واپَس چھُو یِم اَمہِ سۭتی کھٲروا واپس تۄہہِ بیٚیہِ تِم کھٔتیٛا واپَس کانٛہہ ما روٗدوٕ کانٛہہ ما ووٚتھ واپسٕے بیٚیہِ پَتہٕ ٹھیٖک اَچھا ٹھیٖک ٹھیٖک وَلہٕ حظ کیٚنٛہہ چھُنہٕ پَرواے اَتھ ما ہٮ۪کہِ مِثال اَگر شاٹ آسہِ نا گوٚومُت اَتھ آسَن یِم ؤتھۍ مٕتۍ نا یم ایم سی بی مَگر تار آسہِ تیٚلہِ ژھیٚنمٕژ یَس زَن ہیٖٹِنٛگ خٲطرٕ چھِناہ تار آسان ہیٹِنٛگٕے اٮ۪لمٮ۪ٛنٹ چھا چلان کِنہٕ پاور چھا چلان مَکانَس پاور تہِ چھُناہ چَلان کِہیٖنٛۍ اَچھا ٹھیٖک چہِ چینج اَورَس ما دِژوٕ نظر تَتھ چھا لایٹ یِوان یُس زَن آٹوٗمیٹِک چینج اَور ہیٛوٗ ٹھیٖک اِنوٲٹر سَپلے چھا چَلان اَچھا ٹھیٖک ٹھیٖک ؤلِو کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرواے بہٕ دِمَس صبُحس اِنشااللہ صبُحس کرو بہٕ تۄہہِ فون صبُحس یِمہٕ بہٕ اِنشاااللہ کیٚنٛہہ چھُنہٕ پَرواے اَدٕ حظ چلو اَسلام علیکُم